ہے وعلیکُم اسلام ٹھیٖک چھِو حظ اہن حظ ٹھیٖک حظ سٲری سٲری حظ چھِ ٹھیٖک اے آوُر حظ چھِ آسان تَوے چھِنہٕ اے یہِ حظ اوس گُلہ کاک اوس گُزریٚومُت مےٚ دَپیٚو فاتِحس ؤسِو اہن حظ آ آ سُۍ گُلہٕ کاک سُہ حظ گُزٕریٚو از صُبحٲیی تہٕ وۄنۍ ؤسزیٚو پگاہ فاتِیس وۄنۍ ؤسزیٚو ؤسِو نا فاتِیس تِہ ؤنۍ نہ ییٚہ کیاہ ژٔنٕدروارِ دۄہ حظ چھُ صحی اَدٕ حظ اَدٕ حظ بِہِو